ہیٚلو سَلام علیکُم اَہَن حظ آ تۄہہِ چھُو ٹھیٖک اَصٕل پٲٹھۍ صحت چھُو ٹھیٖک کٔرِو حظ حُکما کیٛاہ چھُو تۄہہِ ضروٗرت اَہَن حظ شُد آسوٕ تۄہہِ مگر تۄہہِ دِژوٕ ریٹ تہِ اَصٕل ریٹ تہِ آسان اَتھ زیادٕ کَنٛول مصالہٕ شُگوٗن مصالہٕ مرژٕونٛگن نوٗن لیٚدٕر بٲدیان ہر کانٛہہ حظ ہر کانٛہہ مصالہٕ نہَ حظ یہِ چھُ آسان پیٚشٹی یہِ چھُ آسان پٮ۪کٕٹن منٛز یِوان اورے اگر تۄہہِ تِتھٕ پٲٹھۍ گَژھو سُہ تہِ چھُ اَسہِ یُس سرٛونٛٹی گَژھِ تتھ گَژھِ تھوڑا کَمٕے پہمَتھ یُس یہِ آسہِ اورے پیٖسِتھ تَتھ گٔے گَژھِ زیادٕ پہمتھ قۭمت تۄہہِ کُس حظ گَژھِ حظ پیٖسِتھ حظ کِنہٕ پٮ۪کِٹ اَچھا پٮ۪کٕڈ مگر یُس اورے آسہِ پٮ۪کٕڈ مرژٕوانٛگُن کَنٛول چھُ وارِیاہ اَصٕل کوالٹی سُہ چھُ وارِیاہ کسٹٕمر مےٚ نِوان کَنٛول مَصالہٕ تتھ چھِ گَژھان سَتھ ہتھ رۄپیہِ کِلوٗ مرژٕوانٛگن اَہَن حظ نُنہٕ چاے تہِ چھِ أسۍ کٕنان سَماوار نُنہٕ چاے لِپٹن نُنہٕ چاے تتھ چھِ گَژھان پٕنٛژٕہ شتھ رۄپیہِ کِلوٗ نُنہٕ چاے ہر کانٛہہ حظ ہر کانٛہہ نوٗن لیٚدٕر بٲدیان اَہَن حظ گرم مصالہٕ چھِ اَسہِ پٮ۪کٹن منٛز تہِ یِوان أسۍ چھِ پانہٕ تہِ گَرِ بناوان اَسہِ چھُ سِکرِٹ اِنگریڈینٛٹ چھِ اَسہِ ترٛاوان تتھ حظ چھُ آسان سِکِرٹ سُہ چھِنہٕ أسۍ ہٮ۪کان کسٹٕمرس ؤنِتھ نہَ حظ سیٚودٕے آسہِ مگر سُہ چھِنہٕ ہٮ۪کان أسۍ ؤنِتھ حظ کیٚنٛہہ سُہ چھُ آسان تھوڑا سِکرِٹ أسۍ چھُناہ سُہ پانے بناوان ہُہ چھَنہٕ اَسہِ پَیی آسان یُس مصالہٕ چھُ اورے یِوان سُہ چھُنہٕ پیی آسان سُہ کَمہِ کَمہِ سۭتۍ چھُ آسان بنٲوِتھ تَتھ حظ چھِ ڈفرنٛٹ ریٹ گَژھان سُہ چھُ پٮ۪وان زٕ ہتھ رۄپیہِ اوڑ کِلوٗ سُہ تہِ چھُ گَژھان سَتھ ہتھ رۄپیہِ کِلوٗ مرژٕوانٛگن لیٚدٕر بٲدیان گوٚو ستھ سَتھ رۄپیہِ کِلوٗ أسۍ چھِنہٕ حظ پیٛوٗوَر دِوان أسۍ چھِ پیٛوٗوَر دِوان نہَ حظ أسۍ چھِناہ پیٛوٗور تۄہہِ دِوان وۅنۍ گَژھِ اورٕ یور تھوڑا گَژھِ ییٚلہِ تۄہہِ وارِیاہ نِیِو مَصالہٕ تیٚلہِ گژھِ تھوڑا ہیوٚر بۅن ریٹس منٛز تھوڑا گَژھِ کَم آ لیٚدٕر حظ لیٚدٕر چھِ اَسہِ سرٛوٗنٛٹٕے تہِ آسان تہٕ پتہٕ چھِ أسۍ مشیٖنن منٛز پیٖسان تہِ أسۍ چھِ سُہ تہِ دِوان ہٮ۪کان دِتھ تِتھٕ پٲٹھۍ تہِ ہر کانٛہہ حظ ہر کانٛہہ مصالہٕ اَہَن حظ شونٛٹھ تہِ آسان کَتھ حظ شونٛٹھس حظ یہِ کیٛاہ حظ گَژھان پانٛژھ ہتھ رۄپیہِ کِلوٗ او کے او کے سَلام علیکُم